بہٕ چھُس نہٕ کٕہٕنۍ تہِ کَنٹیٚنٹ پَننِس سوشَل میٖڈیاہَس پٮ۪ٹھ تراوان تہٕ ٹٮ۪کنالجی کٔر اَسہِ واریاہ مَدَتھ ییٚمہِ کِنۍ أسۍ أکِس دُنیاہَس سۭتۍ چھِ جُڑان اَتھ موبایِل فونَس پٮ۪ٹھ واقع تہِ ٹٮ۪کنالجیٖز چھِ ییٚمہِ سۭتۍ گَنٹَن ہِنٛز کٲم مِنٹَن منٛز تہٕ مِنٹَن ہِنٛز کٲم سٮ۪کَنٛڈَن منٛز کَرنہٕ چھِ یِوان تہٕ پرٛایویسی چھِ بہٕ واریاہ کھوژان تِکیٛازِ آز چھِ ہیکٲرٕس ڈاٹا چھِ ہیک گژھان سوشَل میٖڈیاہَس پٮ۪ٹھ اَمہِ وجہ سۭتۍ چھُس نہٕ بہٕ ڈاٹا کَران یا کانٛہہ کَنٹٮ۪نٹ کَران اَپلوڈ کینٛہہ